ییٚلہِ زَن أسۍ وٕچھو یُس زَن کٕلایمیٹ بَڈگام ڈِسٹِرکُک چھِ یہِ چھُ تیُتھُے ہیوٗ یُتھ زن یُس زَن کٔشیٖر ہُنٛد سٮ۪نٹَر چھِ سرینَگَر چھُ یہِ تہٕ بَڈگوم تہِ چھِ سٮ۪نٹرسٕے یِوان یہِ چھُ تِتھُے ہیوٗ ہاں بَڈگٲمِس منٛز چھِ تِم تہِ کینٛہہ علاقہٕ یِم زَن دوٗر دَراز چھِ یِم زَن بَڈگامہِ ٹاونہٕ پٮ۪ٹھ واریاہ زیادٕ دوٗر چھِ تَتھ منٛز چھُ ییٚلہِ وَنٛدٕ چھُ یِوان تہٕ ییٚلہِ یِم سیٖزَن چھِ چینٛج گَژھان ویدَر چھُ چینٛج گَژھان شیٖن چھُ پٮ۪وان لُکَن چھِ پٮ۪وان مُختلِف مُشکِلاتَن ہُنٛد سامنہٕ کَرُن وَتہٕ چھَنہٕ آسان صحیح کِہیٖنۍ یا تَپٲرۍ چھَنہٕ تِژھ تہِ ٹرٛانَسپوٹ فیسَلٹی آسان سٹوٗڈَنٛٹ یِم چھِ تِمَن چھِ پٮ۪وان واریاہ زیادٕ سَفَر کَرُن مگر وۄنۍ اَگرے أسۍ وٕچھو دۄہ کھۄتہٕ دۄہ یُس زَن دۄہ کھۄتہٕ دۄہ اکھ دۄہ چھِ گژھان اَسہِ چھُ باسان تھوڑا چینٛج آیہِ مگر دۄہ کھۄتہٕ دۄہ چھِ گَژھان ؤری پَتہٕ ؤری چھِ واریاہ زیادٕ چینٛج یِوان لُکَن چھِ یِوان تِژھ فیٚسَلٹی ایویلیبل تھاونہٕ یُس زَن شیٖن چھُ آسان وَتَن پٮ۪ٹھ تہٕ سُہ چھُ یِوان سۭتۍ سۭتۍ صاف کَرناونہٕ وَتہٕ شیٖن تُلناونہٕ تہٕ بیٚیہِ چھُ لُکَن اوس پٮ۪وان سَفَر کَرُن ییٚمہِ رٔنٛگۍ کہِ تِمَن ٲس نہٕ لایِٹ تھاوان کِہیٖنۍ اٮ۪لٮ۪کٹٕرٛکسِٹی ٲس نہٕ آسان کِہیٖنۍ مگر وَنۍ چھِ واریاہ زیادٕ چینٛج آمُت وٕنکٮ۪س چھِ دوٗر دَراز عَلاقَن منٛز تہِ وَنٛدَس اٮ۪لیکٹِرٛکسِٹی روزان تہٕ لُکھ چھِ یِتھ کٔنۍ زَن بُلاوَر چھِ روٗم ہیٖٹَر چھِ یا اِتھی مُختلِف یِم ڈِوایس چھِ یِمو تھرٛوٗ تِم پَنٕنۍ کَمبرٕ پَنٕنۍ گَرٕ چھِ گرم تھاوان تہٕ تِم چھِ ہٮ۪کان اَتہِ اَصٕل پٲٹھۍ روٗزِتھ یا گَرمَس منٛز چھِ اے سی چَلاوان وِنٛٹرَس منٛز چھِ اے سی چَلاوان تہٕ وٕنکٮ۪س تیوٗژاہ تہِ چھِنہٕ پٮ۪وان تِمَن سَفَر کَرُن یوٗتاہ تِم کَران ٲسۍ تہٕ وٕنکٮ۪س چھِ تِم پَنٕنۍ زِندگی ہَر کُنہِ موسمَس منٛز ہَر کُنہِ وٮ۪درَس منٛز ہَر کُنہِ سیٖزنَس منٛز اَصٕل پٲٹھۍ گُزارُن